کَشمیٖرس منٛز چھُ وارِیاہ زیادٕ ڈِسٹرک تہٕ تِمو منٛزچھِ مےٚ پانٛژن ڈسٹرکن ہُند ناو یاد تِمو منٛز چھُ گۄڈنیُک چھُ بنڈٕ پوٗر دٔیُم چھُ سِرینگر مطلَب شہر ترٛیٚیم چھُ اننت ناگ ژوٗرم چھُ بارہمولا یتھ أسۍ کٲشر پٲٹھۍ ورمُل تہِ چھِ ونان تہٕ پوٗنٛژم چھُ مُظفرآباد